دۄہ کھوتہٕ دۄہ پیٹرولُک مۄلہٕ ہُرنہٕ سۭتۍ چھِ بایک چلاونَس منٛز تہِ کٔمی گژھان یوٗت أسۍ بایک چلاوو یوٗت أسۍ یہِ سُکوٗٹر چلاوو اَتھ منٛز چھُ یہِ ایٖنٛدَن زیادٕ زیادٕ دَزان یہِ چھُ بَڑٕ نۄقصان واتناوان سٲنِس ماحولس تہِ أنٛدۍ پٔکِس یَتھ منٛز چھُ اکھ زہریٖلہٕ گیس نیران یَتھ زَن ناو چھُ کاربن مونوآکسایڈ یُس سٲنِس ماحولَس واریاہ بوٚڑ دُشمَن چھُ